میٲنۍ پازٹِو ایٚکٕسپیٖریَنٕس یۄس میٲنِس پرٛوڈَکٹس چھِ یُس مےٚ آلریڈی سِلؠکٹ چھُ کوٚرمُت پروڈَکٹ سُہ چھُ کِچن نایف یہِ کہِ چھُری یُس کِچنَس منٛز آسان چھِ ییٚمہِ سۭتۍ أسۍ واریاہ تِم چیٖز کَٹ چھِ ہؠکان کٔرِتھ یِم نہٕ أسۍ مطلب یِتھ کٲٹھۍ ژٕٹِتھ ہؠکو کینٛہہ فار ایٚگزامپٕل آ کِچنَس منٛز چھِ أسۍ یۄس چھُر چھِ آسان تمہِ سۭتۍ چھِ أسۍ فروٗٹٕس کٹ کران فروٗٹٕس کَٹ کران آ یِم أسۍ جوٗسہٕ خٲطرٕ ضوٚرَتھ چھِ آسان فروٗٹٕس تِم چھِ أسۍ کَٹ کَران اِن ٹُو آ مطلب لۄکٹؠن لۄکٹؠن پیٖسَن منٛز تہٕ دوٚیِم چیٖز چھُ یُس أسۍ سبزی چھِ ہؠکان کَٹ کٔرِتھ تَمہِ سۭتۍ أسۍ مطلب یۄس سَبزی اَسہِ رَنٕنۍ چھِ آسان سۄ چھِ گژھان سۄ چھِ أسۍ ایٖزلی ہؠکان کَٹ کٔرِتھ تہٕ آ تمہِ مٔزیٖد چھُ یۄس چھُری چھِ آسان چھُری چھِ أسۍ واریَہَن مطلب آ چیٖزَن منٛز یوٗز کَران مطلب اگر أسۍ کانٛہہ فار ایٚگزامپٕل کۄکُر آسہِ مارُن کۄکُر مارنَس منٛز چھِ أسۍ چھُرۍ گَژھان استعمال یا کانٛہہ بیگ آسہِ ژَٹُن کیازِ یِم بیگ چھِ آسان تِمن چھِ آسان پؠٹھ ٹیپ دِتھ سۄ ٹیپ ژَٹنہٕ موٗجوٗب چھِ أسۍ نایف کَران یوٗز یا یہِ چھُرۍ کَران یوٗز اَمہِ علاوٕ چھِ أسۍ سَبزی ژَٹنَس منٛز سَبزی کَٹِنٛگ کَرنَس منٛز یا فروٗٹٕس کَٹ کَرنَس منٛز یا کِچنَس منٛز چھُ مطلب واریاہ یوٗز گژھان یہِ تہٕ أسۍ چھِ أسۍ ایٖزلی اَمہِ سۭتۍ ہیٚکَان کانٛہہ تہِ چیٖز کَٹ کٔرِتھ